ہیلو وعلیکُم اسلام اہَن حظ آ بٕے چھُس اہَن حظ آ بالکُل بالکُل اہن حظ آ اہَن حظ آ سٹیٖمَر وٹیٖمَر اہَن حظ آ اہَن حظ آ وٕچھِو حظ ڈۄنۍ زیُن حظ گژھِ ساڑٕ پانژھ ہَتھ حظ کۄینٹل کِکِر زیُن چھُ گژھان سَتھ ہَتھ رۄپیہِ ژیرٕ زیُن چھُ گژھان حظ ساڑٕ ٲٹھ شیٚتھ رۄپیہِ بونہِ زیُن نہ حظ چھُ نہٕ بنان اِتھ پٲٹھی کیٚنٛہہ وۄنۍ ییٚمہِ سات بنہِ سُہ حظ چھُ گژھان واریاہ ہیوی حظ سُہ چھ گژھان لگ بگ ساس رۄپیہِ کۄینٹل اہَن حظ آ ڈۄنۍ زیُن چھُ ایویلیبل کِکر زیُن چھُ ایویلیبل ژیرٕ زیُن چھُ ایویلیبل برین چھ ایویلیبل جناب بالکُل بالکُل اسہِ حظ چھ پنٕنۍ گٲڑۍ حظ تھٲمٕژ امۍ خٲطرٕ اہَن حظ آ آرڈَر ایی کوٗتاہ زیُن چھُ ضروٗرت کیاہ حظ چھُ ضروٗرت کٔژ کۄینٹل چھ ضروٗرت یا کمہِ منٛز چھ ضروٗرت سُہ ہان حظ ہیٚکَو أسۍ تَتٮ۪ن ڈِلوَر کٔرِتھ اہَن حظ آ اہَن حظ آ ادٕ اَسلامُ علیکُم